وعلیکُم السلام کَم حظ چھِو ٹھیٖک چھُوا اَہَن حظ اہن حظ اہن حظ ؤنِو حظ کیٛاہ حظ چھُو وَنان اَچھا وَنہِ ژےٚ کٔمۍ دیُتٕے میون اٮ۪ڈرَس مےٚ ڈاکٹر ہہ آچھا اَمہِ ڈاکٹرَس نِش ٲسٕکھ گژھان آچھا اَتھ کیٛاہ چھُو دَنٛدَس کیٛاہ دٔلیٖل چھےٚ اَچھا کوٚرمُت ڈاکٹرَن کیٛاہ ڈاکٹرَس نِش گٔیَکھ تٔمۍ کیٛاہ ووٚنُے اچھا بہٕ چھَس بیٚہوان بودوار تہِ چھَس آسان برٛٮ۪سوار تہِ اَکہِ بَجہِ پَتھ کُن باقٕے تٔتِس کالَس چھَم آسان ڈیوٗٹی چھَم آسان چھَس آسان سہٕ ہَسپَتالَس پٮ۪ٹھ تہٕ وۄنۍ ییٚمہِ ساتہٕ تۄہہِ خۄش گژھِوٕ ژےٚ چھُیہ پَتہ بہٕ کَتٮ۪ن چھُس بیٚہوان أسۍ چھِ بیٚہوان اِسلام آباد آ چیٖنی چوک بیٚہوان پرٛیوَٹ دَنٛد کَڑنَس وَلہٕ تہِ وٕچھو پتہٕ تٔتھٕے یہِ کیٛاہ وَنہٕ بہٕ فونَس نہ کِہیٖنۍ چھُنہٕ پَرواے چھُنہٕ کِہیٖنۍ ژےٚ چھِ یہِ ژےٚ آسی صفٲیی تہِ ما چھے دنٛدَن کَرٕنۍ بیٚیہِ فِلِنٛگ وِلِنٛگ ما کینٛہہ بہٕ چھَس ژِرہامہِ آسان سَلر آسان مَٹنہٕ آسان یوٚتَن تۄہہِ خۄش گژھِ یہِ پَنُن دِل وۄنی توٚتَن یہِ

فون نمبرا پَتہٕ ییٚلہِ تُہۍ یِیِو توٚتَن پَتہٕ چھُنہٕ کینٛہہ تہٕ اَتھ کیٛاہ چھو دنٛدَس دٔلیٖل دَوا کُس قٕسٕم کھیوٚوُہَس زیادٕ چھَوا دَگ اَتھ کِنہٕ کَمٕے آ اَچھا اَتھ چھُ کھیوٚن گوڈٕ دۄن دۄہَن حظ چھُ اَتھ کھیوٚن ژٕ بوز یوڑٕچ کَتھ اَتھ چھِ کھیوٚن دۄن دۄہَن اٮ۪نٹی بَیاٹِک دَوا چھُس کھیوٚن پَتہٕ اگر تۄہہِ یہِ کَڑُن کانٛہہ چھُو نا یُن تُہۍ یِیِو پَرواے چھُنہٕ کیٚنٛہہ اَتھ دِمو نظر تہِ تَتٮ۪ن وٕچھو اَتھ دٔلیٖل کیٛاہ آسٮ۪س کَڑُن پییا بَچاوُن پییا بٔلۍکٮ۪ن زَن فِلِنٛگ گٔیَس یا روٗٹ کَنال پیوس کَرُن

اِنجَکشَن تہِ وٕچھو تٔتھی کیٛاہ دٔلیٖل چھُ دَنٛدَس دَنٛدچ وٕچھو کیٛاہ کیٛاہ چھِ کیٛاہ نہٕ چھِ کینٛہہ نہٕ حظ چھُ پَرواے ژےٚ چھِ یہ پَتہٕ بیٚیہِ أنۍ زِ اَسہِ سۭتۍ أنۍزٮ۪ن گَریُک کانٛہہ کیٛازِ یہِ چھُ اَتھ چھِ خوٗن ییٚتہِ کِہیٖنٛۍ چھُنہٕ پَرواے تہٕ بیٚیہِ تھٲیزیو خوٗنَس ٹٮ۪سٹ اَکھ کٔرِتھ اچھا تُلِو بِہِو خۄدایَس حوال تہٕ فون کٔرۍزیو تَمہِ وِز